سون سونٛچ ہَسا چھُ یہِ کہِ سانہِ زِنٛدگی منٛز چھِ باقٕے

أرتھ ہَسا چھِ سانہِ ییٚمہِ خٲطرٕ ضروٗری اگر ہَسا أسۍ اَمہِ پَتہٕ کیٛاہ چھِ اَتھ وَنان آسمان نِہمون یہِ آسمان تہِ ہَسا چھُ سانہِ خٲطرٕ ضروٗری اگر ہَسا أسۍ وٮ۪نس نِمہون وٮ۪نس ہَسا چھُ زوٗنہِ أنٛدۍ أنٛدۍ پَکان سُہ تہِ ہَسا چھُ ضروٗری سانہِ زِنٛدگی ہٕنٛدِ خٲطرٕ تِکیٛازِ اگر نہٕ سانہِ زِنٛدگی منٛز یِم پُلینٮ۪ٹ آسان یِم ہَسا چھِ سانہِ زِنٛدگی منٛز اہم رول ادا کَران تَمہِ پَتہٕ تَمہِ پَتہٕ ہَسا چھُ مارٕس مارٕس تہِ ہَسا چھُ سانہِ زِنٛدگی ہٕنٛدِ خٲطرٕ ضروٗری بیٚیہِ ہَسا چھُ اَسہِ یوٗنوٲرٕس دُنۍہٕچ نیصفہٕ کٲم آسان تِکیٛازِ کیٚنٛژھو یِموٕے سۭتۍ ہسا چھِ یہِ سٲنۍ کاِینات بنٲومٕژ اگر اَسہِ دُنیاہَس مُتعلق کَتھ کَرو دُنیاہَس منٛز چھِ اگر أسۍ گۄڈٕنیُک وُچھو کہِ پٲدٕ کَرَن وول چھُ خۄدا صٲب تٔمۍ چھِ کٔرۍمٕتۍ أسۍ پٲدٕ مگر یِم ہَسا یِم سٲنٛۍ پُلینٮ۪ٹٕس چھِ یِم تہِ ہَسا چھِ سانہِ زِنٛدگی منٛز ضروٗری زِنٛدگی ہسا چھِ پرٛتھ کٲنٛسہِ ہٕنٛدِ خٲطرٕ بہتر اَتھ یوٗنِوٲرسَس خٲطرٕ تہِ تہٕ باقیَن چیٖزَن ہٕنٛدِ خٲطرٕ تہِ تِکیٛازِ اَگر نہٕ یِم پُلینٮ۪ٹ آسان تیٚلہِ نَسا چھِنہٕ یُس ہَسا سون یہِ ایٖکو سِسٹَم چھِ یہِ نا یہِ ہَسا چھُنہٕ تیٚلہِ بَرابر یہِ کٲم کَران کِہنٛیٖۍ تہِ اَمے خٲطرٕ ہسا چھِ یِم سٲری پُلیینٮ۪ٹ سانہِ زِنٛدگی ہٕنٛدۍ خٲطرٕ اَکھ اَہم رول اَدا کَران